اَسلام علیکُم اَہَن حظ اۭں تُہۍ چھُو حظ یِم اۭں ٹٕرٕف وٲلۍ چھُو حظ تُہۍ مے حظ گٕے ژھاجیو نمبَر تُہُنٛد کَریومَو توہہِ عٲدۍ کال تُہۍ ٲسیُو بِزی تٔمۍ ساتہٕ

چھِوا پٮ۪ٹھ چھِوا بانٛڈی پورہ

مےٚ حظ میچ حظ اوس اَسہِ أسۍ ٲسۍ ٮ۪ژھان اَتہِ گِنٛدو میچ أکِس دۄن نِش کریو معلوم دوپُکھ ہے تَتہِ چہِ پٮ۪وان پٔرمِشن انٕنۍ اَمہِ موٗجوٗب اوسُس بہٕ تۄہہِ کَران کال

اۭں صحیح حظ چھِ أسۍ حظ ٲسۍ امی اَمے موٗجوٗب ٲسۍ تہِ یژھان تٔمۍ وُن یہِ چھِ تھوڑا بہت پتہٕ یہِ یُس واریاہَس کالَس اوس سیٖزَن آف أسۍ تہِ گِنٛدہَو میچہ اَسہِ حظ اوس تقریٖبَن کٲلۍ کیٚتھ گِنٛدَو أسۍ اَکہٕ وُہمہِ تانۍ

یِم پی وی سٮ۪ل کوٗتاہ حظ کٔریُو تۄہہِ ؤنِس تانۍ

أسۍ کَر حظ کَرَو کال تقریٖبَن چھُو تۄہہِ ؤنۍ اَکھ ہفہ چھُ تۄہہ ؤنۍ بَنٛدٕے یہِ تہٕ أسۍ کر حظ ہٮ۪کَو تۄہہِ کال کٔرِتھ اہَن حظ

نہ حظ بو اَتھ چھِ حظ یہِ چھِ حظ بُکِنٛگ پیوان کَرٕنۍ برونٛٹھٕے اَمہِ خٲطرٕ

وَل حظ ٹھیٖک حظ چھِ تیٚلہِ تُہۍ تُہۍ ؤنۍ زیٚو مےٚ فِکِچَر کر آسہِ تۄہہِ ایویبلٕٹی اَدٕ حظ ٹھیٖک حظ چھُ